أسۍ چھِ زانان زِ گارمنٹَن کَرِ ییٚتہِ واریاہ سِکیٖم لانچ ییٚمہِ سۭتۍ زن لُکَن واریاہ زیادٕ فایِدٕ ووت تِمن میلیو دوا ایٚویلیبُل تھوٚوہَکھ دوا تہٕ سورُے کیٚنٛہہ ایٚویلیبُل یمن سۭتۍ لُکَن واریاہ زیادٕ فایِدٕ میلیو یعنی جنانی شِشو سُرَکشا کریاکَرَم راشٹریہ کِشور سوستھا کریاکَرَم راشٹریہ بل سوتھیا کریاکَرَم یونیورسل اِمیونایزیشَن پرٛوگرام کٔرِکھ مِشَن اِندرا اندرا نوٗش یا پرایمری ہیٚلتھ سیٚنٹرٲرٕس کٔرِکھ قٲیم پرٛتھ کُنہِ جایہِ دۄنوٕنی جایَن أربن ایریازَن مَنٛز تہِ تہٕ روٗرَل ایریازَن مَنٛز تہِ یا آیوشا بھارت ہٮ۪لتھ اینٛڈ ویٚلنٮ۪س سُہ کوٚرُکھ قٲیم اَمہِ سۭتۍ کیٛاہ گوٚو لُکن میلیو واریاہ زیادٕ فایِدٕ پرٛتھ کُنہِ گامَس مَنٛز کٔرِکھ ییٚتہِ اَکھ اَکھ پرٛایمری ہیٚلتھ سیٚنٹر قٲیم ییمہِ سۭتۍ لُکَن آسٲیِچ وٲژ نَتہٕ اوس لُکَن اگر کانٛہہ ایٚمرجنسی وز تہِ بیٚمار پییہِ ہا تٔمِس اوس پٮ۪وان واریاہ زیادٕ دوٗر گَژھُن ہاسپِٹَل تیٖتِس ٹایمَس اوس تٔمِس واریاہ زیادٕ تَکلیٖف واتان اَمہِ سۭتۍ کیٛاہ گوٚو یم یم سِکیٖمہٕ کَرٮ۪کھ لانٛچ یمن سۭتۍ میلیو لُکَن واریاہ زیادٕ فایِدٕ واریاہ زیادٕ بیٚیہِ مَطلَب پرٛتھ ساتہٕ یم گَرٕ پَتہٕ گَرٕ پھِران چَیک کَران ماحول تھٲوِو یم چھِ اَسہِ ایٚڈوایس کَران زِ ماحول تھٲوِو صاف ژھوٚٹ مہٕ ترٛٲوِو اَمہِ سۭتۍ کیٛاہ چھُ گَژھان اَمہِ سۭتۍ چھُ بَچَن بَچَن تہِ بَڈٮ۪ن تَکلیٖف واتان وۅنۍ گوٚو اِنسان چھُ پانہٕ گنٛدٕگی کَران اَسہِ پَزِ مَطلَب اَسہِ پَزِ گنٛدٕگی نہَ ترٛاوٕنۍ کیٚنٛہہ ماحول تھاوُن صاف تَمہِ سۭتۍ کیٛاہ چھُ گَژھان تَمہِ سۭتۍ چھُ لُکھ تہِ روزان ٹھیٖک ہر کانٛہہ روزِ تَمہِ سۭتۍ ٹھیٖک اِمیٛوٗنایزیشن سِسٹم گَژھِ شُرٮ۪ن مَنٛز ڈیٚولپ تم ہیٚکَن پَگاہ کانٛہہ تہِ مَطلَب غذا شرٔپرٲوِتھ أزکہِ زمانہٕ چھِ أسۍ وُچھان زِ یمن شُرٮ۪ن چھِ واریاہ زیادٕ یہِ امیٛوٗنایزیشن سسِٹم کمزور یمن چھُ اِنفیٚکشَن گَژھان ؤلۍ تہٕ ؤلۍ کیٛازکہِ یم چھِ نہٕ پرٛاپر غذا نِوان کیٚنٛہہ یم چھِ نِوان صِرف یم جَنٛک فُڈس انٛدر کیٛازکہِ یمو سۭتۍ چھِ واریاہ زیادٕ نۅقصان واتان شُرٮ۪ن اَسہِ پَزِ لُکَن یا شُرٮ۪ن یمن چیٖزَن نِش احتیاط بَرتُن پرٛتھ کٲنٛسہِ آسہِ ایٚجُوکیٹ پرٛتھ کانٛہہ آسہِ ایٚجُوکیٹ کَرُن اَمہِ نِش اَمہِ نِش زِ ماحول تھٲوِو صاف یم پالِتھیٖن بیگس مہٕ کٔرِو اِستعمال کیٚنٛہہ اَمہِ سۭتۍ چھُ پوٚلیوٹ گَژھان اینٛویرانمٮ۪نٛٹ پَتہٕ چھُ پگاہ اَسی واتان یہِ تکلیٖف